مےٚ ٲں خۄش چھُ فیورِٹ سَبجَکٹہٕ اوٗس پننِس سکوٗلَس منٛز سُہ اوٗس مےٚ ساینَس کیازِکہِ یُس ساینَس یُس چھُ سُہ چھُ کَران اَتھ ہیوٗمَن باڈی سۭتۍ ڈیٖل تَتھ منٛز چھِ اسہِ پَتہ لَگَان کہِ اگر أسۍ أسۍ اِنسان ہیوٗمَن باڈی منٛز کٕم چینٛجِز چھِ یِوان اگر تٔمِس خۄدا رٔچھِن کیٚنٛہہ بیٚمٲرۍ گَژھہِ یا نارمَل میٚکَنِزٕم کیاہ چھُ آسان یا اگر کانٛہہ بیٚمٲرۍ آسہِ سُہ کِتھ کٲٹھۍ ہیٚکو ٹھیٖک کٔرِتھ گھرِ گۄڈٕنیٚتھ کٕتھ کٔنۍ تَرِ اسہِ فکرِ أمِس چھِ بیٚمٲرۍ یہِ چھِ رِسک فیٚکٹَر اسہِ کیاہ غذا پَزِ کھیٚون سُہ چھُ اسہِ ہر کانٛہہ چیٖز سُہ ہیٚچھناوان تہٕ بیٚیہِ یُس اسہِ ٲں ساینَس اوٗس پَرناوان سُہ سَر سُہ اوٗس مطلب واریاہ اِنٹرٛسٹِنٛگ سان پَرناوان تہٕ أسۍ ٲسۍ سُہ واریاہ ایٚنجواے کَران تَمہِ کِنۍ اوٗس مےٚ گژھان ساینَس سَبجَکٹہٕ سُہ اوٗس مےٚ گژھان واریاہ